تِم دۅہ مطلب دُنیاہس منٛز چھِ یِوان نِوۍ نِوۍ ٹیکنالوجی مطلب نٔے اِنوینشن چھِ یِوان ڈِجٹٕلایِزیشَن چھِ یِوان ٹیکنالوجِکَل پرٛاگَریٚس چھِ گَژھان اِنٛڈسٹرٛیٖز چھِ نَیہِ بَنان تہٕ مطلب بِزنِس چھُ دۅہ کھۅتہٕ دۅہ زیادَے ڈیولپ گَژھان یہِ چھُ واریاہ اصٕل سانہِ ؤرلٕڈ خٲطرٕ اِون کہِ سانہِ کَنٹری خٲطرٕ تہٕ اَمہِ سٍتۍ چھُ مطلب ڈیولپٕڈ گَژھان سٲنۍ کَنٹری ترقی کران زیادٕ زیادٕ پرٛٮ۪تھ کانٛہہ سٲنی یٲژ کَنٹری نہَ کیٚنٛہہ پرٛٮ۪تھ کانٛہہ تہٕ اِنسانن تہِ چھِ بَنان ہَے یہِ مطلب سوٗنٛچ تہِ چھےٚ بدلان اِنسانن ہٕنٛز اِنسان چھِ گَژھان ماڈٲرٕن دقیانوسی سٍتۍ چھِ روزان کہِ ماڈٲرٕن چھِ گژھان بیٚیہِ چھِ پرٛٮ۪تھ کٲنٛسہِ مطلب جاب چھِ میلان تہٕ یُس مطلب مےٚ چھُ باسان نوٚو نوٚو مطلب اِوالوٗیشن چھےٚ گَژھان اِوالو چھُ گَژھان سون ؤرلٕڈ اَمہِ سٍتۍ چھُ یِوان واریاہ چینجٕز